اسلامُ علیکُم وعلیکُم اسلام ٹھیٖک چھِو حظ شُکُر خۄدایَس کُن ٹھیٖک ؤنۍتَو کیٛاہ دٔلیٖل ٹھیٖک کٕم شوٗز ٲسۍ تۅہہِ ضروٗرَت

کولمبَسَن چھِ ریٹ تھوڑا علاوٕے تِم چھِ لگ بگ ساڑ سَتھ ہَتھ چھِ گژھان یہِ لٔڑکِین خٲطرٕ اگر آ بوایزَن خٲطرٕ چھِس علاوٕے سایہِ نَو شیٚتھ چھُ لگ بھگ بوایزن خٲطرٕ بَنان کولَمبَس آ لوفر ٹایپ تہِ میلہِ فُلیٹ شوٗز مگر تہ تَتھ تہِ چھِ ریٹ تھوڑا علاوٕ گژھان تہٕ تِم چھِ بیٚیہِ کَم یہِ مطلب سایِز چھُنہٕ تِمَن نیرٮ۪ن نہٕ مطلب سٲری سایِز کیٚنٛہہ مِثال ژَتجی تہٕ اَکتٲجی سایِز نیرِ تَتھ تَمہِ بۄن اگر تۄہہِ ضروٗرت آسہِ نا یہِ تۄہہِ آسہِ کُنتٲجی آسہِ تۄہہِ ضروٗرت اَرتٕرٛہ سَتترٕٛہ سُہ یِیہِ نہٕ تَتھ کِہیٖنٛۍ اَدٕ تَتھ میلن یِمٕے زٕ ژَتجی تہٕ اَکتٲجی سایز ریٹ چھِ تَتھ سۄ چھِ ساس پٮ۪ٹھۍ گژھان کاہ مطلب ساڑ دٔہ شیٚتھ کاہ شیَتھ أتھۍ رینٛجَس منٛز میلہِ سُہ سُہ شوٗز اَوا

الہٕ لیٚدَر ٹایپ چھِ اَسہِ مگر ہیٖل دار میلہِ نہٕ تَتھ کِہیٖنٛۍ تتھ میلہِ مطلب یہِ پُلینٕے ہیٖلہِ وَرٲیی ہیٖلہِ دار میلہِ نہٕ لیٚدَر ٹایپَس کِہیٖنٛۍ باقٕے تہِ چھِ سٲری قٕسٕم ییٚتٮ۪ن اَسہِ ایٚویلیبُل مگر یہِ میلہِ نہٕ کیٚنٛہہ لیدر ہیٖلہِ دار اَمہِ علاوٕ اگر تۅہہِ کانٛہہ ضروٗرتھ چھُو تہٕ آ لانٛگ شوٗز ہَے چھِ آمٕتۍ آ وِنٹر خٲطرٕ چھِ آمٕتۍ لانٛگ شوٗز تِم چھِ آمٕتۍ فرٕ دار تہِ چھِ آمٕتۍ تہٕ فرٕ وَرٲی تہِ چھِ لانٛگ شوٗز آمٕتۍ کوٗتاہ لانٛگ گژھِ تَتھ آسُن مطلب کوٗتاہ گژھِ تَتھ نٮ۪ک آسُن مطلب گۄڈَس تانی کہِ تَمہِ کھۄتہٕ تہِ ہیٚور گژھِ آسُن تِکیٛازِ وُشنیر موٗجوٗب چھُنا نِمَن واریاہ لانٛگ تہِ یِم ہیوٚر تہِ گۄڈٕ ہیٚور تہِ چھِ آ تۄہہِ کُس چھُ ضروٗرَت اَسہِ نِش چھِ گۄڈٕ یِم گۄڈَس تانۍ چھِنا یِمَن تھوڑا ہٕے نٮ۪ک چھُ آسان تِم تہِ چھِ ایٚویلیبُل تہٕ البتہٕ یِم تَمہِ ہیٚور تہِ چھِنا آسان اَجہِ لٔڑکی چھِ سُہ تہِ کَران پرٛٮ۪فر وُشنیر موٗجوٗب وَنٛدَس وُشنیر چھُ زیادٕ روزان بیٚیہِ مطلب شِنہٕ وِنہٕ خٲطرٕ تہِ چھِ تِم واریاہ اَصٕل آسان تِم چھِ واریاہ ہیٚور تِم چھِ لگ بھگ ژور آنٛچہِ چھِ تِم ہیوٚر گۄڈٕ ہیٚور سُہ تہِ چھُ آسان لانٛگ شوٗزَن چھِ باہ شیٚتھ چھِ گژھان کَتھ یُس یَتھ یَتھ یتھ گۄڈَستانی چھُ سُہ چھُ باہ شیٚتھ ساڑ باہ شٚتھ چھُ أتھۍ رینٛجس منٛز البتہٕ یُس تَمہِ کھۄتہٕ ہیوٚر چھُنا یُس تۅہہِ مےٚ ووٚن اَمہِ تَمہِ کھۄتہٕ لانٛگ چھُ سُہ چھُ گژھان لگ بگ پنٛداہ شٚتھ تَتھ چھِ ریٹ زیادَے کُس مگر یُس فَرٕدار چھُ یُس فَرٕ وَرٲے چھُ سۅ چھَنہٕ تَمہِ چھَنہٕ مےٚ وُنکٮ۪ن ریٹ یَتھٕ پٲٹھۍ یاد کیٚنٛہہ سۄ وُچھٕ بہٕ ریٹ لِسٹَس صُبَحس تہٕ سُہ ہٮ۪کہٕ بہٕ تۄہہِ تَمی ساتہٕ ؤنِتھ اَلبتہٕ وُنکٮ۪ن چھُنہٕ مےٚ یاد کیٚنٛہہ تَمِچ ریٹ گۄڈٕ بۅنَے یِم چھِ تِمَن چھِ مےٚ باسان مےٚ چھِنہٕ پوٗرٕ تمِچ ریٹ تہِ یاد کیٚنٛہہ مےٚ باسان دَہ شَتھ تہٕ پٮ۪ٹھٕ ساڑ دَہ شیَتھ تانۍ آسہِ تِمَن درٛۅگ کَتہِ چھُ وُنکٮ۪ن چھُ درٛۅجر تۄہہِ چھَو پتہٕ ہٕے تہٕ وُنکٮ۪ن چھُ واریاہ زیادَے ٹھیٖک کِہیٖنٛۍ چھُنہٕ پَرواے ییٚلہِ تۅہہِ درٛۅجر باسٮ۪و زیادٕ تُہۍ ییٚلہِ صُحِس یِیِو ییٚتٮ۪ن نا أسۍ ہٮ۪کو تۅہہِ تھورا بہت دَہ پنٛداہ پٔرسٛٹ ڈِسکاوُنٛٹ تہِ دِتھ ٹھیٖک چھا وۅنۍ چھُ تُہۍ گۄڈنِکی کسٹٕمَر گۄڈنِکہٕ لٹہِ یُن اَسہِ سٲنِس دُکانَس پٮ۪ٹھ کِہیٖنۍ چھُنہٕ پَرواَے أسۍ ہٮ۪کو تۅہہِ دَہ پٔرسنٹ پنٛداہ پٔرسنٹ تام تہِ ڈِسکاوُنٛٹ دِتھ کِہیٖنٛۍ آ پرٛیزُک مٔہ ہیٚیو تُہۍ ٹ۪نشَن کِہیٖنٛۍ تُہۍ ییٖزیٚو یوٚتھٕے سٲنِس دُکانَس پٮٹھ پگاہ تہٕ ییٚتٕتھٕے کَرو اَصٕل پٲٹھۍ کَتھ ٹھیٖک چھا چلو ٹھیٖک چھُ پَتہٕ تیٚلہِ کَرو ییٚتتھٕے مُلاقات پَگاہ چلو بِہِو چلو بِہِو رۄبَس حوال